سَلامَ علیکُم وَعلیکُم سَلام اہَن حظ عبدالحمیٖد چھُس تۄہہِ کٕم شُکُر حظ خۄدایس کُن

اَہَن حظ اَہَن حظ تۄہہِ کٕم چھِو کتہِ پٮ۪ٹھ اَچھا بڈگام پٮ۪ٹھ اَہَن حظ یہِ حظ چھُ پوٚز اَز چھُ دُنیا چھُ وارِیاہ خراب حظ اَتِکۍ حظ چھِ بڈگامِکۍ تہِ چھِ پانٛژ شےٚ یور اَتھ اٮ۪ن جی او ہَس منٛز کٲم کَران سانہِ

اَتھ حظ چھُ فارم اَکھ بَرُن ژےٚ چھُ یا مطلب اَتہِ چھِ یا نفر پانٛژ شےٚ اگر ژٕ وَنکھ تہٕ بہٕ دِمہِ تِمن سۭتۍ وَنو تۄہہِ بہٕ تِم وَنہٕ نو تۄہہِ پانے پتہٕ اَتھ کیٛاہ یہِ فارملٹیٖز چھِ ہا اگر تۄہہِ مطلب یوٗرۍ تہِ یِیِو مطلب بہٕ ونہو تۄہہِ ییٚتی اَتھ کیٛاہ فارملٹیٖز چھِ تَم کٔرِو تُہۍ پوٗرٕ تہٕ کیٚنٛہہ چھُنہٕ پَرواے کٔرِو تُہۍ عٲش کٔرِتھ جوایِن اَز حظ چھِ سٲلِم یَژھان أسۍ کَرو ماو یہِ مطلب خٔدمت کَرہو سَماجِچ ہے سُہ چھُ سارِنٕے باسان ماحول خراب اَز حظ چھُ دُنیا وارِیاہ خراب گوٚمُت

تُہۍ مہٕ ہیٚیِو پریشٲنی کِہیٖنٛۍ تہٕ بہٕ دِمو تۄہہِ آرام سان فارم وارم تُہۍ یِیِو یوٗرۍ تُہۍ وُچھِو اتھ کیٛاہ حِسابا چھِ ڈارٮ۪کٹہٕ ما تُہۍ دٔپِو مےٚ چھِ یِتھٕ پٲٹھۍ مطلب اَز چھِ تِم ٹرٛسٹہٕ تہِ یِم فرٛاڈ چھِ کَران اَہَن چھِنہٕ اَز چھِ وارِیاہ نام کے لیےآسان ٹرٛسٹہٕ تِم چھِ آسان فرٛاڈ پتہٕ مگر تُہۍ یِیو تُہۍ دِیو نظر اَکھ تُہۍ وُچھو کیٛاہ حالتھا والتھا چھِ ییٚتہِ ٹرٛسٹٕڈ چھَا کِنہٕ نہٕ اگر یہِ گۄڈٕ وُچھِو تُہۍ تُہۍ ییٖزیٚو پگاہ تہٕ بہٕ دِمہو تۄہہِ فارٕم وارٕم تہٕ تُہۍ کٔرِو تَتھ فارمیلٹی پوٗرٕ